ییٚکیٛاہ ییٚتہِ حظ چھِ یِوان اَسہِ بٔڈ ہِش ڈِسٹِرٛک بانڈی پوراہَس نزدیٖک حظ چھِ یِوان ییٚکیٛاہ یہِ یہِ حظ چھِ یِوان گانٛدَربل حظ چھِ اَسہِ یِوان سرینگر حظ چھِ اَسہِ یِوان یہِ ہَسا چھِ یِوان بارہمولہ حظ چھِ اَسہِ یِوان اَسہِ حظ چھِ یِوان کُپوارہ حظ چھِ اَسہِ یِوان اَسہِ حظ چھِ یِوان بَڈگام اَسہِ حظ چھِ واریاہ زیادٕ اَسہِ حظ چھِ واریاہ ڈِسٹِرٛک یِوان نزدیٖک یَتھ